اَز کَلہٕ کیٛاہ چھُ گَژھان مطلب کہِ سٹوٗڈَنٛٹ کیٛاہ چھُ آز کَل کَران مطلب گۄڈٕ ٲسۍ سٹوٗڈَنٛٹ پَران پی ایچ ڈی ٲسۍ کَران ڈِگری ٲسۍ کَران پی جی ٲسۍ کَران تمہِ پَتہٕ ٲسۍ کَران مطلب بی ڈِگری یا کَرو نٮ۪ٹ سٮ۪ٹ کَرو کالِفاے تہٕ مگر پَتہٕ کیٛاہ اوس اَتھ رِزَلٹ نیران وٕنہِ تہِ چھِ مےٚ باسان کہِ جاب چھَنہٕ پَتہٕ مِلان کَشمیٖرَس مَنٛز کِہیٖنۍ بہٕ کَرٕ پَنٛنہِ کَشمیٖرٕچ کَتھ پَتہٕ چھَنہٕ تٔمِس سُہ آسان پٔرِتھ لیکن کِہیٖنۍ تٔمِس نہٕ جابٕے مِلان پَتہٕ کیٛاہ آسان سُہ کَران یہِ ہَسا کَرِ سُہ بِزنِس نَتہٕ آسان کیٚنٛہہ ریٖڈ چَلاوان یا وٕچھ مےٚ نَتہٕ آسان دٔسِل کٲم کَران بہٕ وَنہٕ مطلب پَنوٕے مطلب کہِ اٮ۪کزامپٕل چھَم ییٚتٮ۪ن أسۍ ٲسۍ مطلب ییٚتہِ چھِ اَسہِ پنٛنِس ایریاہَس منٛز بَڈگامہِ چھُ ییٚتہِ اَکھ سُہ اوس اَسہِ ٹیٖچَر سُہ اوس میتھ ٹیٖچَر یِوان ماننہٕ بہٕ اوسُس واریاہ زَبردست مانٛنہٕ یِوان سُہ کیُتھ میتھ اوس پَرناوان وقت وقت یُس اَسہِ پرایویٹ سکوٗل پَرناوان مگر جاب میلے نہٕ تٔمِس کِہیٖنۍ نہٕ پَتہٕ گوٚو وقت وقت آز چھَس بہٕ وٕچھان سُہ چھُ دٔسِل کٲم کَران مگر کیٛاہ مطلب پٔرِتھ لیٖکھِتھ چھِ سُہ کَران کیٛاہ وَنۍ دٔسِل وَنۍ آز کیٛاہ چھِ کَران أزِکۍ یِم سٹوٗڈَنٛٹ ییٚلہِ ہایر اٮ۪جوکیشَن چھِ کَمپٕلیٖٹ کَران تِم مےٚ باسان ٹُویٚلتھٕے پَتہٕ ییٚلہِ تِم اٮ۪جُکیشَن مطلب کہِ ہایَر ایجوکیشَن مکلاوان کٔرِتھ تِم چھِ کَران فیملی بِزنِس اَکثَر یِم سٹوٗڈَنٛٹ چھِ تِم چھِ بِزنِس مطلب فیملی بِزنِس آسہِ تَتھ منٛز کَران کیٛاہ چھِ اَتھ وَنان تٔتھۍ منٛز کَران تِمَن سۭتۍ مَدَت کَران سۄ بِزنِس کَران بیٚیہِ چھِ مطلب بہٕ وَنہٕ پَنٛنہِ ایریاہٕچ کَتھ ییٚتہِ مطلب ییٚمِس سٹوٗڈَنٛٹ بَچہِ چھِ لٔڑکَن ہٕنٛز کَتھ کَرٕ بہٕ کورِ چھِ آسان گَرے اَگَر تِم خبر کوٗتاہ تِم چھِ اَتھ گَرے آسان روزُن کورِ چھِ کَران پرٛایویٹ نوکری کَران تِم ہایَر اٮ۪جُکیشَن کَران کَمپٕلیٖٹ پَتہٕ چھِنہٕ پرٛایویٹ نوکری کیٛازِکہِ آز چھِ پۄنٛسَن منٛز واریاہ زیادٕ ضوٚرَتھ أکِس کورِ تہِ تہٕ أکِس لٔڑکَس تہٕ لٔڑکہٕ چھِ کَران بِزنِس تٔمِس چھِ أنی ہاو بِزنٮ۪س کَرٕنۍ کیٛازِکہِ سُہ چھُ لٔڑکہٕ تٔمِس بہٕ وَنہٕ بیٚیہِ کیٛاہ چھِ یَتھ وَنان یا مطلب کَران تِم فرینڈ پانہٕ ؤنۍ کیٚنٛہہ پاٹنَر چھُ کَران چھِ کانٛہہ نتہٕ کانٛہہ بِزنِس سِٹینٛڈ کَران تِم دُکان تراوان شاپ کیٖپرِنٛگ سٮ۪لٕز مین چھِ گژھان اِتھَے کٔنۍ چھِ تِم کَران ہایَر اٮ۪جوکیشَن پَتہٕ چھِ زیادٕ کانٛہہ نَتہٕ کانٛہہ کانٛہہ چھُ کَران پرِ سُہ بیٚیہِ اٮ۪جُکیشَن ییٚمِس گَرِ اَصٕل گُزار آسہِ ییٚمِس نہٕ گُزار آسہِ سُہ چھُ کَران سُہ چھُ کَران بِچور مطلب ژھانٛڈان پانَس خٲطرٕ گُزار کیٚنٛہہ میوٕ یہِ یِہَے بِزنِس وَنان بہٕ کَرٕ امہِ سۭتۍ مےٚ پَنٕنۍ مطلب کہِ یۄس نیٖڈ چھےٚ سۄ گژھِ مےٚ پوٗرٕ